اَلسَلامُ علیکُم وعلیکُم السَلام کَم حظ چھِو اَوا ٹھیٖک پٲٹھۍ تُہۍ چھُوا ٹھیٖک اَوا ٹھیٖک پٲٹھۍ کَم چھُو آچھا اچھا تۄہہِ کَتہِ حظ اوٚنوُ میون نمبَر آچھا فَرمٲیِو اَہَن حظ رِشتہٕ دار کَم حظ چھِو ناو کیٛاہ کورٮ۪ن کیٛاہ ناو آچھا اچھا ٹھیٖک ٹھیٖک رافِیہ آچھا وۄنۍ کیٛاہ اوس مےٚ کَرُن کِہیٖنٛۍ ہہ کِہیٖنٛۍ چھُنہٕ پَرواے کِہیٖنٛۍ چھُنہٕ پَرواے تُہۍ أنۍزیو صُبحَن تہٕ بہٕ وٕچھٕ کیٛاہ کَمہِ آیہِ کاٹنَس منٛز چھا سوٗٹ کِنہٕ ہُہ سِلکہِ منٛز چھِ ٹھیٖک حظ چھُ مگر اَتھ حظ چھِ آسان الگ الگ ریٹ وٮ۪ڈِنٛگ سوٗٹَس چھِ منٛزٕ آسان لاینِنٛگ سۭتۍ اَتھ چھِ ریٹ الگ الگ کیٛاہ پِرٛھزیو تُہۍ تِمَن تہِ پَتہٕ چھُ آسان رے ریٹہِ پٮ۪ٹھ چھُ پَتہٕ آسان لڑایہِ جگڑٕ تہِ گوٚژھ نہٕ پَتہٕ گژھُن کینٛہہ بہٕ چھَس ہٮ۪وان سِمپٕل فِراک یَزارَس ترٛےٚ ہَتھ یَتھ یَتھ وَنہِ پَتہٕ سِمپٕل فِرٛاک یزارَس کانٛہہ چھُ دَپان پَتہٕ یَتھ یَزار نَرٮ۪ن چھِنا یِم ترٛاوناوان یِم ڈِزایِن وِزایِن تَتھ چھَس بہٕ ساڑ ترٛےٚ ہَتھ ہٮ۪وان وَٮ۪ڈِنٛگ سوٗٹَس چھَس بہٕ ساڑ پانٛژھ ہَتھ ہٮ۪وان آ تَتھ تَتھ حظ چھَسَے بہٕ سِمپٕل کاٹَن فِراک یَزارَس سا ساڑ ترٛےٚ ہَتھ ہٮ۪وان تہٕ ییٚلہِ آسِوٕ تَتھ پٮ۪ٹھ تہٕ أنۍزیو صُبحَن ویڈِنٛگ سوٗٹَس چھَس بہٕ ہٮ۪وان یَتھ لاینِنٛگ دار چھَس تَتھ چھَس بہٕ ہٮ۪وان ساڑٕ پانٛژھ ہَتھ نہ نہ اَسہِ چھُ بُٹیٖک أکِس جایہِ چَلان بہٕ چھَس گَرے گَرے گَرِ تہِ چھَس بہٕ سُوان توٚت تہِ چھَس گژھان توٚت چھَس بہٕ آتھوار تہٕ بٹ بٹہٕ وار آتھوار گژھان پگہٕ پگاہ شامَن یِیِو تُہۍ کیٚنٛہہ چھُنہٕ پَرواے تہٕ بہٕ چھَس آسان گَرے صُبحَن تہِ آسَن بہٕ گَرے شامَن تہِ صُبحَن دَہ بَجے چھَس بہٕ نیران بَٹہٕ وارٕ اَتھ وار چھَس بہٕ صُبحَن دَہ بَجے نیران ترٛیٚیہِ بَجہِ چھَس بہٕ واپَس یِوان تُہۍ ترٛیٚیہِ بَجہِ پَتھ یِیِو یا تُہۍ صُبحَن یِیِو تہٕ کیٚنٛہہ چھُنہٕ پَرواے پَتہٕ پَتہٕ چھُ سَہلٕے فِراک یَزَار چھَس بہٕ یِتھَے کٔٹھۍ ہٮ۪وان سِمپٕل فِراک تۄہہِ ووٚنوُ مےٚ سِمپٕل فِراک یَزَارس ساڑٕ ترٛےٚ ہَتھ تَتھ چھُ آسان پَتہٕ کانٛہہ کرناوان ڈِزایِن وِزایِن ترٛاوناوان یا کانٛہہ چھُ سُہ کَٹ ؤرٕک کَرناوان کانٛہہ چھُ یِم بَٹَن مَڑناوان واریاہ تہِ کیٚنٛہہ اِلاسٹِک چھَس بہٕ ترٛاوان سُہ چھَس بہٕ ترٛاوان اگر بہٕ ترٛٮ۪ن ہَتَن تہِ سُہ فِراک یَزَار یَتھ ڈِزایِن وَرٲے تَتھ تہِ چھَس بہٕ ہُہ ترٛاوان اِلاسٹِک تَمیُک اِلاسٹِک چھُ کٲمہٕ کٲم چھِ وا کٲم چھِ واریاہ وۄنۍ اَکھ زٕ ہٮ۪کو دِتھ سٲری تہِ مہ ہٮ۪کو دِتھ بیٚیہِ بیٚیہِ چھِ کیٚنٛہہ چھُنہٕ پَرواے ییٚلہِ مےٚ باسہِ تہٕ اَکھ زٕ ہٮ۪کہٕ چھَس بہٕ تِمَن اَکھ زٕ ہٮ۪کہٕ بہٕ دِ دِتھ عیٖذ تام کیٚنٛہہ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے اَوا اَوا یی یی یی یی تٔمِس أنۍزیو رافِیہ سۭتۍ سۄ زانہِ مےٚ تٔمِس چھِ پَیی چھَنہٕ غلط کَرَن کیٚنٛہہ تہٕ کیٚنٛہہ چھُنہٕ پَرواے آچھا تُلِو تُلِو تُلِو بِہِو خۄدایَس حَوالہٕ